مےٚ چھِ زٕ بٲے تہٕ بہٕ چھُس تِمن سۭتۍ رَلان مطلب یُس سون بٔتِھیُک سٔٹرَکچر چھُ یا ایکٕسٹرنل ایپیٲرَنٕس یَتھ أسۍ وَنو تَمہِ حِسابہٕ چھُس بہٕ رَلان تِمن سۭتۍ اَلبتہ تھوڑا چھِ آیڈِیولجی ہُند یُس سونچَس منٛز اَسہِ ڈِفرنس چھِ سۄ چھِ تھوڑا ڈِفرنس تہٕ باقٕے چھُ لگ بگ اٮ۪کٕسٹرنٔلی سیم مَگر اَلبتہ یہِ چھُ تھوڑا آیڈیولجی سونچنُک ڈفرنٕس چھ